ییٚلہِ ہَسا بہٕ گژھان چھُس گاڈٕ رَٹنہِ بہٕ ہَسا چھُس گۄڈٕ بَناوان جال گَرِ أڑۍ چھِ وٲلۍ بَناوان أڑۍ چھِ کَران کٲم أڑۍ چھِ نٮ۪ٹ بَناوان تہٕ گژھان چھِ رَٹہِ بہٕ چھُس کَران ہمیشہِ وول نِوان بہٕ وٲلۍ سۭتۍ چھُس بہٕ گاڈٕ رَٹان بہٕ چھُس کَران کٲم وٲلِس چھُس بہٕ کَران کٲم بہٕ چھُس وٲلِس لاگان اوٹ یا بَتہٕ پَتہٕ چھُس بہٕ سُے ترٛاوان دٔریاوَس منٛز تہٕ رَٹان چھُس بہٕ گاڈٕ تَمے سۭتۍ تہٕ بہٕ چھُس عام چیٖز کَران کوٗشِش نتہٕ چھُس بہٕ صُبحٲے گژھان سُلے تہٕ نتہٕ چھُس بہٕ شامَس گژھان منٛزٕ باگ دۄہَس چھُس نہٕ بہٕ گاڈٕ رَٹنہِ گژھان کِہیٖنۍ تہٕ بہٕ چھُس کَران اَمہِ خٲطرٕ پرٛٮ۪پریشَن اَصٕل مےٚ گژھِ آسُن وٲلۍ زٕ ژور گژھن مےٚ آسٕنۍ تِمَن گژھن آسٕنۍ رَز گژھِ آسٕنۍ تِمَن گژھِ نہٕ آسٕنۍ رَز یَتھ أسۍ وَنان چھِ سۄ گژھِ آسٕنۍ اَصٕل گژھِ آسٕنۍ تَتھ گژھِ نہٕ آسُن کِہیٖنۍ اورٕ یورٕ گوٚمُت تہٕ بیٚیہِ چھُس بہٕ گژھان کِہیٖنَے کِہیٖنہٕ ہر دۄہ چھُس بہٕ زٕ یا زٕ یہِ ترٛےٚ یا زٕ ٹُہ ترٛےٚ گَںٛٹہٕ دِوان چھُس بہٕ یعنی کہِ گاڈٕ رَٹنَس گاڈٕ رَٹنَس چھِ مےٚ لَگان مَزٕ اَمہِ موٗجوٗب مےٚ چھِ یہِ شوق اَکھ تہٕ تَمہِ کِنۍ چھُس بہٕ گژھان گاڈٕ رَٹنہِ کَںٹِنیوٗ کیٛازِکہِ یہِ چھِ مےٚ شوق شوق چھِ مےٚ زبردَس یہِ تَوَے چھُس بہٕ گژھان گاڈٕ رَٹنہِ ہر دۄہ چھُس بہٕ کَم سے کَم زٕ یا ترٛےٚ گَںٛٹہٕ کَران سٕپٮ۪نٛڈ اَتھ پٮ۪ٹھ یہِ کَران اَتھ سٕپٮ۪نٛڈ اَتھ گاڈٕ رَٹنَس پٮ۪ٹھ تہٕ بیٚیہِ چھُس بہٕ کَران کٲم ہمیشہِ چھُس بہٕ گاڈٕ رَٹان بہٕ چھُس وٲلِس لاگان کینٛہہ اِتھَے کَنۍ چھُس نہٕ بہٕ رَٹان ژھوٚرُے کینٛہہ وٲلِس چھُس بہٕ لاگان کینٛہہ تہٕ تَمہِ سۭتۍ چھُس بہٕ کَران کٲم گاڈٕ چھُس بہٕ رَٹان تَمہِ تٔتھۍ لاگَتھ یعنی کہِ سُہ چھُس بہٕ کَران استعمال وٲلِس لاگان چھُس بہٕ کینٛہہ تہٕ أتی چھِ یِوان مَزٕ گاڈٕ رَٹنَس تہٕ گاڈٕ رَٹنَس چھِ گژھان کٲم یہِ چھِ مےٚ پیشَن ٹایم گژھان پاس تہٕ ٹٮ۪نشَن وٮ۪نشَن اگر آسہِ تہٕ سُہ چھِ دوٗر گژھان اَپٲری تہٕ اِتھَے کَنۍ چھُس بہٕ گاڈٕ رَٹنہِ گژھان